أکِس گرس منٛز چھِ زٕ رول آسان اکھ چھُ آسان فی میل اکھ چھُ آسان مین بیٛاکھ چھُ آسان وٗمین مین سٕنٛز کٲم چھِ آسان زینُن کٲم کَرٕنۍ جاب کَرُن زیٖنِتھ اَنُن تہٕ گَرَس لاگُن وُمین ہٕنٛز کٲم چھِ آسان سۄ چھِ گَرَس واتُن تٔمِس چھُ آسان گَرٕ سمبالُن تٔمۍ سٕنٛز ریسپانسبلٹی چھِ آسَان تٔمۍ سٕنٛز شُرۍ پالٕنۍ شُرۍ صُبحن سکوٗل نِنۍ شامَن اَنٕنۍ تِمَن خٲطرٕ تیار کرُن گرِکؠن ہِندۍ بٲژَن خٲطرٕ رَنُن کَرُن باقٕے کامہِ کرنہِ یہِ چھےٚ آسَان أکِس زَن مۄہنیو سٕنٛز مۄہنیو سٕنٛز کٲم چھِ آسَان سُہ چھِ تٔمِس چھُ آسان زینُن تٔمِس چھُ آسَان کَرُن تٔمِس چھُ آسَان خرچاوُن تٔمِس چھِ آسان گَرِکؠن دَہَن بٲژَن ہٕنٛز فیسَلٹی برابر تھاوٕنۍ شُرؠن فیٖس بَرُن دوٗد دَگ چھُ آسَان تَتھ خٲطرٕ ڈاکٹرس نِنۍ تَمہِ خٲطرٕ پیٹمؠنٛٹ کَرُن کینٛہہ چھُ بیاکھ بیٚیہِ کانٛہہ گَرَس منٛز پرابلِم چھِ آسان کھؠن چؠن چھُ آسَان مۄکلیومُت سُہ چھُ پؠوان اَنُن تہٕ زَنانہِ مۄہنیو سُند رول چھُ آسَان تِم چھِ آسَان گرٕ پَکناوُن گَرِچہِ کامہِ کَرنہِ چاے کَرٕنۍ بَتہٕ رَنُن ترٛیش چھِ اَنٕنۍ شامَن ترٛی بانہٕ ترٛاوٕنۍ بَتہٕ کھیوٚن دٔہَن بٲژَن دٔہ بٲژ کھیناوٕنۍ تِم بانہٕ وٹٕنۍ ڈٔوُن کَرُن صفٲٮٔی گرس تھاوٕنۍ شُرؠن صفٲٮٔی تھاوٕنۍ شُرۍ ٹھیٖک پٲٹھۍ تھاوٕنۍ شُرؠن نہٕ شُرٮ۪ن نہٕ کانٛہہ تکلیٖف وتناوُن تِہنٛز تِہنٛز ریسپانسِبلٹی پوٗرٕ نِبہاوٕنۍ پَننؠن دَہَن بٲژَن ہُنٛد گَرَس منٛز چھُ بٔڑٕ شُر آسَن تِہُنٛد خیال تھاوُن گَرِکؠن بٲژَن ہُنٛد خیال تھاوُن یہِ چھِ آسان کہِ زَنان مۄہنیو سٕنٛز کٲم زَنان مۄہنیو یُس تہٕ مۄہنِس چھِ واریاہ ڈِفرَنٕس آسان کامہِ منٛز زَنان مۄہنوِس چھُ آسان اکھ ریسپانسبلٹی مۄہنوِس چھِ آسان بیٛاکھ ریسپانسبلٹی أمِس چھِ آسان پنٕنۍ فارملٹی نِباوٕنۍ أمِس چھِ آسان الگ فارملٹی نِباوٕنۍ یِتھ پٲٹھۍ زَن یہِ یِم پنٕنۍ رول چھِ نباوان زَنان مۄہنوِس چھُ پَنُن رول نِباوان تہٕ مۄہنیو چھُ پَنُن رول نِباوان تٔمِس چھُ پؠوان دَہن بٲژن خٲطرٕ زینُن دَہَن بٲژن ہٕنٛدۍ آیٹَمٕز اَنٕنۍ صُبَن نیرُن شامَن یُن صُبحنٕچ کٲم شامَن کَرٕنۍ